پٕلانٹٕس مطلب کُلۍ کُلؠن سۭتۍ چھُ اَسہِ واریاہ زیادٕ کٲم آسان بہٕ وَنہٕ ژوٗنٹھۍ کُلیٚن متعلق ژوٗنٹھۍ کُلٮ۪ن متعلق چھ سِٹاٹنٛک ییٚلہِ گژھان چھِ گۄڈنؠتھٕے چھ تِمن کھاد ترٛاوان کُلؠن تَل کَھنان داجو سۭتۍ بیلو سۭتۍ کھَنان زٔمیٖن تمہِ پتہٕ چھِکھ ترٛاوان کھاد رَلاوان چھِکھ بیٚیہِ سۄ میٚژ ہورٕ یور تمہِ پتہٕ چھِ أسۍ دَوا دِوان گۄڈنؠتھٕے چھِ أسۍ اَکھ دَوا دِوان سُہ چھُ آسان ڈِزَل کاٹھٕ دَوا پتہٕ چھِ دِوان أسۍ پَنَس دَوا پتہٕ چھِ دِوان أسۍ پوشَن دَوا پتہٕ چھِ دِوان أسۍ پھلیہِ پتہٕ چھِ دِوان أسۍ کَران أسۍ پالِنیٖشن پھٕلَے پھٕلیہِ پھٕلَے ؤسِتھ چھِ أسۍ بیٚاکھ دَوا دِوان تَمہِ پتہٕ چھِ آسان وٕچھٕنۍ ؤرۍ یَس سِکیب مہٕ کٔھژ کیٚوم مہ لۆگ چِتہٕ رام مہ چھِ اَگر ڈوٗنٛٹھ پیٚیہِ اللہ تعالٰی بَچٲیِن دِیُن دَوا کَٹِنیوٗ پیٚوان شؠن سَتَن ٲٹھَن رؠتَن دَوا دِنۍ بیٚیہِ ہردَس پتہٕ ژوٗنٛٹھۍ والٕنۍ تِمن والٕنۍ ہرٕ پتہٕ کَرٕنۍ صفٲیی پتہٕ کَرٕنۍ کؠنچی پتہٕ بَرٕنۍ ڈبَن منٛز پیٹؠن منٛز تمہِ پتہٕ سوزٕنۍ جۆم واریاہ زیادٕ چھ کٲم اسہِ آسان یِم گٔے ژوٗنٛٹھۍ کُلؠن ہِنٛز یہِ کٲم واریاہ قٕسمٕکۍ کُلۍ چھِ ڈوٗنۍ کُلۍ چھِ ڈوٗنۍ کُلؠن چھِ پؠوان کھاد تراوٕنۍ چھانٕنۍ تِم پتہٕ گۄل کَڑٕنۍ پتہٕ ہۄکھناوٕنۍ تہٕ ادٕ چھِ أسۍ سۄ کٕنان واریاہ قٕسمٕکۍ کُلۍ چھِ ژوٗنٛٹھۍ کُلۍ تہِ چھِ ڈوٗنۍ کُلۍ تہِ چھِ پھرٛؠس کُلؠن چھُنہٕ آسان باقٕے یِم کُلۍ چھِ یِم چھِ آسان اؠنرانمینٹ خٲطرٕ یِمن چھِنہٕ آسان کٲم وٲم زیادٕ کَرٕنۍ کینٛہہ ساروٕے کھۄتہٕ زیادٕ کٲم چھِ ژوٗنٛٹھۍ کُلؠن واریاہ زیادٕ کٲم چھِ آسان تِمن گاسہٕ آسان کَڑُن اگر کُنہِ ساتہٕ کُل ہۄکھِ تَتھ ما آسہِ کیٚۆم لۆگمُت تَتھ چھ آسان سُہ کَھنُن تَتھ چھُ آسان سُہ وۄنۍ اگر أسۍ کینٛژَس ٹایمَس خٲطرٕ نؠبَر گَژھو کُنہِ جایہِ گژھو تتہِ لَگَن اَسہِ واریاہ ٹایِم تَتھ خٲطرٕ چھِ أسۍ مٔہنی آسان تھٲے مٕتۍ گَرِ مۆزوٗرۍ یِِم کَران چھِ تِمٕے چھِ اَسہِ یِوان باغَس منٛز تِم چھِ دۄہَس پونٛسہٕ نِوان ژور ہَتھ رۄپیہِ پانٛژھ ہَتھ رۄپیہِ شےٚ ہَتھ رۄپیہِ تہِ یُس یہِ ہیٚیہِ یُس ییٚژھِ یُس یُس کٲم کَرِ یا یُس یوٗتاہ ہیٚکہِ دِتھ یُس یُتھ پٲٹھۍ پونٛسہٕ نِیہِ تٔمِس تیوٗتاہ چھُ مِلان تِمٕے چھِ کھاد تہِ ترٛاوان نَظر تہِ تھاوان باغَن دَوا دِوان ژوٗنٛٹھۍ والان بَران کینچی کَران کاٹھٕ کینچی کَران واریاہ زیادٕ کٲم چھ آسان تِم چھِ سٲرٕے سۄ ہؠنٛڈٕل کَران